آز یُس وۄنۍ آب چھِ آسان یہِ چھِ مطلب موسٹلی زیادٕ کھۄتہٕ زیادٕ چھِ آسان یہِ ناصاف چاہے نَلکو سہٕ نَلکو کِنۍ آسیٛا چاہے ٹُوٮ۪لُک آسیٛا چاہے کُنہِ تہِ جایہِ ہُنٛد آب آسہِ یہِ چھِ آسان ناپاک مطلب ییٚلہِ تہِ أسۍ مطلب آب کُنہِ تہِ چیٖزَس خٲطرٕ یہِ کَرو اِستعمال أسۍ چھِ سُہ گۄڈٕ مطلب یا کَرو فِلٹَرَس منٛز صاف یا چھِ أسۍ گرٛٮ۪کناوان أسۍ چھِ گرٛٮ۪کوٲیِتھ تھاوان واریاہ آب تھاوان گرٛٮ۪کوٲیِتھ پَتہٕ ییٚلہِ تہِ اَسہِ کانٛہہ تہِ ریٚمِڈی آسہِ بَناوٕنۍ پَتہٕ چھِ أسۍ تَتھ سۭتۍ سُہ استعمال کَران مطلب گۄڈٕ گۄڈٕ ییٚلہِ یہِ گۄڈٕ گۄڈٕ اوس آسان أسۍ ٲسۍ آب گرٛٮ۪کناوان پَتہٕ ٲسۍ کَران اِستعمال وۄنۍ دۄہ کھۄ دۄہ ییٚلہِ ماڈٲرٕن زَمانہٕ آو دۄہ کھۄ دۄہ گٔے ترقی ٹٮ۪کنالجی بَڑے پَتہٕ آیہِ فِلٹَر فِلٹَہ مطلب فِلٹَر منٛز ٲسۍ أسۍ پَتہٕ چھِ أسۍ آز وۄنۍ کَران فِلٹَر ترٛیش تھاوان چھِ مطلب فِلٹرٛیشَن کَران پَتہٕ چھِ سُے أسۍ سُہ پرٛٮ۪تھ کُنہِ چیٖزس سۭتۍ یہِ کَران اِستعمال کَران